وعلیکُم السلام آ ٹھیٖک تُہۍ چھُوا ٹھیٖک اہن حظ اہن حظ کٕنہان حظ چھِ أسۍ حظ کٕنان یہِ پی مارٕک اَتھ حظ چھُ نَو شٮ۪تھ نَہ نَہ نَہ نَہ اَتھ چھِ نَو شٮ۪تھ ریٹ بَرابَر ساڑ ٲٹھ شٮ۪تھ ہیٚکٕو نہٕ أسۍ نَہ نَہ ساڑ ٲٹھ شٮ۪تھ گَژھنہٕ کیٚنٛہہ نَو شٮ۪تھ گَژھہِ بَرابَر تِلہٕ تِلہٕ ٹیٖن تہِ چھُوا نِیُن تِلہٕ ٹیٖن چھُ ترٛوٚوُہ شٮ۪تھ نَہ نَہ ترٛوٚوُہ شٮ۪تھ چھُ ترٛوٚوُہ شٮ۪تھ اَردَہ شٮ۪ٹھ چھُنہٕ کیٚنٛہہ نَہ نَہ نَہ ترٛوٚوُہ شٮ۪تھ بۄن ہیٚکہِ نہٕ زٕتووُہ شٮ۪تھ تانۍ مَہ ہیٚکو البتہ اَردَہ شٮ۪تھ ہیٚکو نہٕ أ چلو ییٚلہِ تۄہہِ ییٚتی آسِوٕ نِیُن تہٕ کِہیٖنۍ چھُنہٕ پَرواے تَمہِ ساتہٕ وٕچھُو کَروٚ کیٚنٛہہ کٕم مَرژٕوانٛگَن شِملہ ہا کِنہٕ ہُم مَرژٕوانٛگَن یِم چھِ گَژھان باہ شٮ۪تھ تانۍ نَہ نَہ نَہ باہ شٮ۪تھ چھُو شِملہ مَرژٕوانٛگَن وَنۍ تۄہہِ نِیوٕ تِلہٕ ٹیٖن تہِ کوٚش تہِ چھُو دَپان تَتھ منٛز تہِ چھِ واریاہ وۄنۍ مہ ہیٚکو سٲرِسےٕ منٛز ترٛٲیِتھ گاٹٔے گَژھہِ نَہ حظ نَہ ٲٹھ شٮ۪تھ گَژھہِ نہٕ کیٚنٛہہ بس تُہۍ دِیو ساڑٔے کاہہ دِیو تُہۍ کاہہ ساڑٕ کاہہ دِیو تُہۍ اچھا کِہیٖنۍ چھُنہٕ پَرواے وٕچھُو کِہیٖنۍ ییٚلہِ تُہۍ یوٚتسٕے نِیو سامان تُہَنٛدۍ خٲطرٕ ہیٚکو رۄپیہِ دہ ترٛٲیِتھ آچھا آچھا آچھا